أزکِس زَمانَس منٛز چھِ اِنسان سٕندۍ خٲطرٕ پَرُن تیوٗتاہ ضروٗری یوٗتاہ کھیٚن چیٚن ضروٗری چھُ تِکیازِ پَرنہٕ وَرٲے أزکِس زَمانہٕ ہیٚکہِ نہٕ اِنسان گرِ نٮ۪بر تہِ نیٖرِتھ کِہینۍ تہٕ وُنہِ یُس کَم ایریا ہَن منٛز ایجُکیشَن سِسٹم چھُ گرومینٹَس پَزَن ایویرنیس کیمپٕس کرٕنۍ زیادٕ کھۄتہٕ زیادٕ ییٚمہِ سۭتۍ اِنسانَن تانۍ لُکَن تانۍ یہِ اِنفارمیشن واتہِ کہِ پَرُن کوٗتاہ ضروٗری چھُ کہِ پَرنہٕ سۭتۍ اِنسان کوٚت ہیٚکہِ وٲتِتھ کیٛاہ ہیٚکہِ کٔرِتھ تہٕ پَرنہٕ وَرٲے لَگہِ نہٕ اِنسان کُنے یِم ایٚویرنیس کیمپہٕ گژھن ضروٗری گامَن منٛز وقتہٕ وقتہٕ لگاونہٕ یِنۍ بیٚیہِ گژھن زیادٕ کھۄتہٕ زیادٕ یُس تعلیٖم چھِ یہِ گژھِ گامَن منٛز یِم لُکھ چھِ آسان تِم چھِ آسان واریاہ پَس گامَن منٛز گژھن زیادٕ کھۄتہٕ زیادٕ سہوٗلیت مُفُت یِنۍ یِم کرنہِ پرووَیڈ لُکن خٲطرٕ کہِ تِمَن گژھہِ نہٕ کانٛہہ تہِ بوج بَنِنہٕ یہِ تعلیٖم حٲصِل کَرٕنۍ یِمے چیٖز چھِ یِم گوٚرمینٹَس پَزَن نَظرِ منٛز تھاوٕنۍ تہٕ کہِ گامَس منٛز کِتھ پٲٹھۍ ہیٚکہِ مطلب پَرُن لیکھُن برونٛہہ پٔکِتھ تِم سِکیٖمہٕ تِم سہوٗلیات گژھن أکِس عام نَفرس دٔٮستِیاب یِنۍ کرنہٕ ییٚمہِ سۭتۍ سُہ اِنسان مطلب پٔرِتھ ہیٚکہِ یا تٔمۍ سٕنٛز زِندگی ہیٚکہِ برونٛہہ پٔکِتھ سُہ ہیٚکہِ تیُتھ کانٛہہ کارنامہٕ کٔرِتھ یُس تٔمۍ سٕنٛز زِندگی چھِ سُہ واتناوِ سُہ واریاہ برونٛہہ بیٚیہِ ہیٚکہِ سُہ اکھ اَصٕل زِندگی بَسر کٔرِتھ